اَسلام علیکُم تُہۍ چھُو وَنان کیب ایجَنسی پٮ۪ٹھ مےٚ اوسوٗ تۄہہِ یہِ وَنُن مےٚ کَرے تٕہٕنٛدۍ مےٚ کَرے تُہٕنٛدِس ڈرٛایورَس اوس مےٚ کال کٔرمٕژ تٔمِس اوس مےٚ دوٚپمُت مطلب مےٚ کٔرۍزیو رِسیٖو اِقبال پارکہِ نِش تہٕ مےٚ اوس گژھُن یور مےٚ اوس راج باغ گژھُن مگر وٕنۍ گوٚو مےٚ مگر وٕنۍ آے نہٕ گٲڑۍ کِہیٖنۍ تہٕ وٕنیُک تامَتھ تہٕ مےٚ گوٚو واریاہ لیٹ وٕنۍ چھَس بہٕ وَنان تۄہہِ رِکوٮ۪سٹ کران کہِ تُہۍ کٔرِو سُہ کٮ۪نسٕل تہٕ بیٚیہِ ہٮ۪کہٕ نہٕ بہٕ وٕنہِ پے تَتھ کٔرِتھ کِہیٖنۍ کیٛازکہِ تُہۍ گٔیوٕ آلرٔڈی چھُ سُہ واریاہ لیٹ تٕہٕنٛدۍ وجہ سۭتۍ گوٚو مےٚ واریاہ زیادٕ لیٹ تہٕ وٕنہِ ہٮ۪کہٕ نہٕ بہٕ ٹایمَس پٮ۪ٹھ اوس مےٚ واتُن تہٕ وٕنہِ ہیٚچٕس نہٕ بہٕ وٲتِتھ تور ٹایمَس پٮ۪ٹھ کِہیٖنۍ تہٕ تُہٕنٛز سٔروِس چھِ بالکُل خراب تُہۍ چھُو نہٕ کَران اَصٕل سٔروِس پرٛوٚوایِڈ کہیٖنۍ اگر نہٕ تُہۍ مطلب سُہ ڈرٛایوَر ہیٚکہِ ہا ٹایمَس پٮ۪ٹھ وٲتِتھ تٔمِس پَزِہا نہ مےٚ گۄڈٕنٮ۪تھٕے وَنُن تٔمۍ ووٚنُے نہٕ تٔمۍ اوس مےٚ دوٚپمُت میڈم بہٕ واتہٕ ٹایمَس پٮ۪ٹھ بہٕ واتہٕ ٹایمَس پٮ۪ٹھ مگر ووت نہٕ کِہیٖنۍ وٕچھ وٕنۍ گوٚو مےٚ واریاہ زیادٕ لیٹ وٕنۍ کیٛاہ وٕنۍ چھِ وٕنۍ کٔرۍزیو سُہ مہربٲنی کٔرِتھ وٕنۍ کٔرۍزیو سُہ کٮ۪نسٕل تاکہِ وٕنۍ کٔرۍزیو سُہ کٮ۪نسٕل مےٚ چھِنہٕ وٕنۍ چھِنہٕ مےٚ کانٛہہ ضٔروٗرَت تَتھٕچ کِہیٖنۍ تہٕ مےٚ چھُ واتُن وٕنۍ کَرٕ مےٚ بَدَل گٲڑۍ تہٕ وٕنۍ گژھٕ بہٕ تَتھٕے تھرٛوٗ تہٕ یہِ گٔے چلو وٕنۍ کٔرۍزیو یہِ کٮ۪نسَلٕے تہٕ بیٚیہِ مطلب تۄہہِ کٔروَس بہٕ واریاہ زیادٕ ناراض یہِ کٔرِتھ کہِ تٕہٕنٛدۍ وجہ سۭتۍ گٔیَس بہٕ واریاہ زیادٕ لیٹ مےٚ ٲس واریاہ زیادٕ ضٔروٗری میٖٹِنٛگ ٲس مےٚ